میٲنۍ پسنٛدیٖدہ کٲشِر شٲعر چھِ شیخ العالمؒ لل دٮ۪د رسوٗل میٖر محموٗد گٲمی محمد ستار یِم چھِ مےٚ واریاہ زیادٕ پسنٛد کیٛازِ کہِ یِم یِہٕنٛز شٲعری چھِ یِہٕنٛز شٲعری چھِ واریاہ پسنٛد مےٚ امہِ موٗجوٗب کیٛازِکہِ یِمو چھِ یہِ زندگی منٛز وُچھمُت یا مطلب پزر چھُ اوسمُت یِمو چھِ تی پننہِ شاعری منٛز ووٚنمُت مطلب لُکھ گٔیے واریاہ مُتاثر مےٚ لٔج یِہٕنٛز شاعری وٕچھِنۍ پڑٕنۍ مطلب ییٚلہِ مےٚ مطلب وُچھ تتھ سُہ اوس مطلب دِلس اثر کرن وول کیٛازِ کہِ یِم چھِ ٲسۍ مٕتۍ ہمیشہِ سچٲیی پٮ۪ٹھٕے تمے سۭتۍ مےٚ آو مطلب میانہِ زندگی منٛز یِہٕنٛز شہٲعری یِہِنٛز ٲس سۄ آیہِ مےٚ زندگی منٛز پننہِ تمہِ سۭتۍ ملے مےٚ واریاہ فٲیدٕ مطلب بہٕ گوس واریاہ حدٕ کھۄتہٕ زیادٕ مُتٲثراوے موٗجوٗب چھِ مےٚ مطلب دِلو جان سان پسنٛد یِمو حظ چھنہٕ مطلب پننہِ شٲعری منٛز چھُنہٕ یِمو زہٲنۍ مطلب کینٛہہ غلط ووٚنمُت یہِ تہِ یِمو ووٚنمُت چھِ تہِ چھِ سٮ۪ٹھاہ پوٚز سُہ چھِ مستقبلس منٛز تہِ اسہِ بقار یِوان سُہ لوٚگ تہِ ونیُس تام بکار امہِ برٛونٛہہ تہِ لگہِ وۄنۍ بقار ضروٗر یہِ یِس تہِ یِمو ؤنیُک تام کتھ ٲس پننہِ شاعری منٛز سۄ چھِ ہمیشہ فٲیدٕ دِنہٕ واجیٚنۍ تہٕ ہمیشہ دِی تہِ فٲیدٕ